آز کَل ہسا چھِ لُکھ مینٹل ہیٚلٕتھ مینٹل ہیٚلٕتھ مینٹل ہیٚلٕتھ پرابلِمَن ہٕندۍ شِکار ییٚمہِ کہِ وجہ سۭتۍ تِم پَنٕنہِ فِلِنگٕس چھِنہٕ ہیٚکان اٮ۪کٕسپریس بٲقین سۭتۍ کٔرِتھ کہینۍ تہِ تہٕ یُس ماڈٲرٕنۍ ٹیکنلجی ہسا چھِ اَتھ ہسا چھُ کُنہِ قٔسمُک ایٚنٹرٹینمینٹ چاہے مطلب ییٚمہِ حِسابہٕ تہِ لُکھ یَژھان چھُ وُچھُن یہِ تِمن مَاینڈ سیٹ تِمن آسہِ تہِ ہسا چھِ تِم أکِس سیل فونَس پٮ۪ٹھ سٔرٕچ کٔرِتھ تِمَے کَنٹنٹ وُچھان تہٕ تِم ہسا چھِ پَنُن پان اَمہِ سۭتۍ واریاہ زیادٕ رِلیکٕس کران وِد اَوُٹ کَنسَلٹِنگ دےٚ اَدر پٔرسن تہٕ لُکھ ہسا چھِ مطلب مطلب فی کُنہِ فی کانٛہہ سانگ بوزان فی کانٛہہ سانگ ایٚکاڈِنگ ٹوٚ ہِز ہر نیڈ ییٚمہِ کہِ سۭتۍ تِمن واریاہ زیادٕ رِلیٖف چھُ میلان تہٕ یُس یہِ ماڈٲرٕنۍ ٹیکنولی چھُ یہِ سا چھِ دۄہ کھۄتہٕ دۄہ اِنسان سٕنز لایف واریاہ ایزی بَناوان بیٚیہِ بہتر بَناوان تہٕ تہٕ واریاہ واریاہ زیادٕ ایزی تہٕ بہتر بَناوان تہٕ لُکھ ہسا چھِ لکھ ہسا چھِ یُس أزِچ موڈٲرٕن ٹیکنولجی چھُ اَمیُک واریاہ زیادٕ مطلب فٲیدٕ تُلان تہٕ لُکھ ہسا چھِ واریاہ زیادٕ مطلب سِٹریس کَم فیٖل کران اِنٹرٹینمینٹ وُچھِتھ یا ٹی وی شوٗز چھِ آسان یا سِریِلٕز چھِ آسان ییٚمہٕ لُکھ وُچھان چھِ یُس ہسا تٔمَن مطلب بِزی چھُ تھاوان اَتھ کُن یُس تٔمَن ماینڈ سیٹ ڈَیوٲٹ چھُ کران أکیاہ نَگیٹِو مَاینڈ نِش ٹُوٲڈٕس پازِٹیو مایڈ تہٕ یُس آز کَلُک ماڈٲرٕنۍ زَمانہٕ چھُ أمۍ ہسا چھُ مطلب واریاہ زیادٕ ایزی بَنٲومٕژ أکِس اِنسان سٕنز لایف چاہے اِنسان کانٛہہ تہِ پرابلِم ٲسِنۍ سَفر کران سلوٗشن ہسا چھُ أکسی اَتھ ماڈٲرٕنۍ ٹیکنولجی منٛز اِنسان چھُ گوٗگٔل کَنسَلٹ کران یا یوٗٹوٗب کَنسلٹ کران یُس کَنٹینٹ یِمَن نیٖڈٕس چھِ آسان ضروٗرت چھِ آسان آ سۄ ہسا چھِ یِم سٔرٕچ کٔرِتھ سُہ کَنٹینٹ وُچھان چاہے سُہ نیگیٹیو ٲستٮ۪ن پازِٹِو ٲستٮ۪ن تمہِ سٔند خٲطرٕ سُہ ہسا چھُ سُہ وُچھِتھ پَنُن پان سِٹریس لیس فیس کران